أسۍ چھ پَننیٚن پلانٹسَن ہُنٛد واریاہ زیادٕ خیال تھاوان تِکیٛاز تِم چھِ اسہِ واریاہ زیادٕ فٲیدٕ واتناوان تِم چھِ اسہِ ایٚگرِکَلچَرَس مَنٛز واریاہ زیادٕ فٲیدٕ واتناوان اسہِ فار ایٚگزامپٕل اگر نہٕ اسہِ سیٛن آسہِ گھرِ أسۍ چھِ تمکے ذریعہِ واریاہ زیادٕ نیٖڈٕس کران فُل فِل ییٚمہِ سۭتۍ أسۍ پَنُن خریدار مطلب پَنُن ٹرٛیڈ تہِ ہیٚکان تمے ذریعہ چھُ کٔرِتھ سُہ چھُ واریاہ زیادٕ ایٚگرِکَلچَرَس مَنٛز واریاہ زیادٕ اصلی امپارٹیٚنٛٹ سیٚکٹر ییٚمہِ سۭتۍ أسۍ پَنٕنۍ نیٖڈٕس چھِ فُل فِل کران بیٚیہِ چھِ أسۍ یمن ہُنٛد واریاہ زیادٕ خیال تھاوان تِکیٛازِ أسۍ چھِ پیٚسٹِسایڈٕسَن ہُنٛد أسۍ چھِ یمن واریاہ زیادٕ دوا دوان تِکیٛازِ یمن گٔژھ نہٕ کانٛہہ بیٚمٲرۍ لَگٕنۍ یمن گٔژھ نہٕ کانٛہہ بیٚمٲرۍ اِفیٚکٹہٕ کَرٕنۍ ییٚمہِ سۭتۍ نہٕ أسۍ با خب بےٚ خبر آسو کیٚنٛہہ أسۍ گٔژھۍ با خبر آسٕنۍ زِ یمن کۄس بیٚمٲرۍ چھ لوٚگمٕژ یمن کۄس دوا لَگہِ شُکریہ